اسلام علیکُم اَہَن حظ آ کٔژ پیٚٹہِ آسو پیٚٹہِ چھِ أسۍ دِوان باہ شتھ رۄپیہِ

نہَ یہِ ریٹ چھِ تی چھَس بہٕ تہِ کَران نہَ نہَ باہ شتھ اَچھا تُرٛواہ شتھ ٹھیٖک چھا حظ اَچھا اَچھا تُہۍ کتھ کٔرِو یِم تُہۍ کتھ کٔرِو یِم پیٚٹہِ